یُس مےٚ دٔیِم پرٛوڈَکٹہٕ آرڈَر کوٚر سُہ اوس مطلب واریاہ زیادٕ اَصٕل تَتھ ٲس کانٹِٹی تہِ اَصٕل تہٕ کالٹی تہِ اَصٕل ٲس تَتھ پیکیجِنٛگ تہِ ٲس مطلب تَتھ واریاہ زیادٕ اَصٕل البتہ یُس تَتھ نَگیٹِو پویِنٛٹ اوسُس سُہ اوسُس یہِ کہِ سُہ گوٚو مےٚ واریاہ زیادٕ لیٹ ڈِلِوَر مےٚ اوس سُہ مطلب بروںٛٹھٕے ضٔروٗرت سُہ گوٚو مےٚ مطلب واریاہ ڈے لیٹ ڈِلِوَر تمہِ سۭتۍ گٔے مےٚ مطلب واریاہ واریاہ پرٛابلِم گٔے مےٚ تمہِ سۭتۍ بہٕ چھَس مطلب یِہٕے اٮ۪کٕسپیکٹہٕ کَران کہِ یُس بہٕ مطلب کانٛہہ تہِ چیٖز مطلب آرڈَر کَرٕ تَہنٛز ایپہِ پٮ۪ٹھ یا تُہٕنٛز کَمپٔنی یُس تھرٛوٗ سُہ گژھِ مےٚ ٹایمہٕ ٹایمَس سۭتۍ واتُن